آ اَسہِ چھُ پٮ۪ان واریاہ تہِ چٮ۪لٮ۪نجٔز فٮ۪س کَرٕنۍ ییٚلہِ زَن اَسہِ کُنہِ نزدیٖکی ٹاونَس یا کُنہِ سِٹی آسہِ وزِٹ کَرُن سون یُس زَن یہِ ٹرانَسپوٹ چھُ اَمہِ ذٔریعہِ چھُ اَسہِ واریاہ تہِ مُشکِلات یِوان مِثال کے طور پَر ییٚمہِ ساتہٕ زَن وَندٕ چھُ آسان اَمہِ ساتہٕ چھُ سانٮ۪ن سَڑکَن شیٖن پٮ۪وان تہٕ أسۍ چھِنہٕ ہٮ۪کان اَمہِ ساتہٕ کُنہِ تہِ ٹاونَس یا سٹی منٛز گژھِتھ کیٚنہہ تِکیازِ کہِ سانہِ وَتہٕ یِم زَن چھُ تِم چھِ بَند آسان بیٚیہِ چھُ سون یِم زَن روڈ چھِ تِم چھِنہٕ ؤنۍ فُلی مٮ۪کڈَمایزٕڈ کیٚنہہ تہٕ أسۍ چھِ أکِس ہَلی اٮ۪ریاہَس پٮ۪ٹھ روزان تہٕ سٲنۍ یِم روڈ چھِ تٔمۍ چھِ بالہٕ دامٕنۍ دامٔنۍ تہٕ تَوے موٗجوٗب چھُ اَسہِ پٮ۪وان واریاہ تہِ چٮ۪لٮ۪نجٔز فٮ۪س